یِم تہِ اسۍ مَذہٕبی پرٛیکٹِسِز چھِ جیسے یَتھ أسۍ وَنان چھِ نماز پَرنُک طٔریٖق بِالکُل تہ مطلَب سُہ چھُ بالکُل اکھ آسان طٔریٖق بیٚیہِ سَمپٕل اَکھ طٔریق تَتھ منٛز چھنہٕ ٹٮ۪کنِکَل اِنوویشنَن ہِنٛز ضوٚرورَت ویسے کیٚنٛہہ وۄنۍ گوٚو اگر أسۍ پَننہِ کَلچَرٕچ کَتھ کَرو سٲنِس کَلچرَس منٛز آے واریاہ اِنوویشَنٕز سٲنِس کَلچَرَس منٛز آے واریاہ ٹیکنی ٹٮ۪کنالجی ٹٮ۪کنالجی ژاے واریاہ سٲنِس کَلچَرَس انٛدَر ییٚمہِ سۭتۍ اَسۍ واریاہ آسٲنی آے یِتھ پٲٹھۍ بہٕ کَتھ کَرٕ أسۍ چھِ وٕنۍکٮ۪س ژوٗنٛٹھۍ ژوٗنٹھۍ والنُک دَوہ پٲشی کَرنُک تَتھ منٛز تہِ بِالکُل آو اَکھ موٹَر اَکھ ییٚمہِ سۭتۍ آسٲنی سان دَوا چھِ ہیکان کٔرِتھ اینٛڈ أسۍ چھِ واریاہ کَم ٹایِمَس منٛز پَننِس باغَس سٕپرے نِوان کٔرِتھ یِتٕھے پٲٹھۍ چھِ کَنٛچی چھِ ییٚمہِ سۭتۍ أسۍ شاخ تَرٲشی کَران چھِ پَنٮ۪ن کُلٮ۪ن بِلکُل آسٲنی سان سۄ تہِ آے ایلٮ۪کٹِرٛک وۄنۍ یۄس بِاکُل اَسہِ آسٲنی چھِ دِوان ییٚمۍ سۭتۍ اَسۍ برٛونٛہہ کَنچِیو سۭتۍ اَتھٕ ٲسۍ ژھٮ۪نان کَنٛچی کُلٮ۪ن کٔرۍ کٔرۍ شاخ تَرٲشی کٔرۍ کٔرۍ وۄنۍ چھِ بِالکُل آسٲنی وۄنۍ چھِ بِلکُل تَتھ تَھپھ کَرٕنۍ سۄ چھِ نِوان کٔرِتھ سۄ چھِ نِوان کَنٛچی کٔرِتھ کُلٮ۪ن پرٛٮ۪تھ کُنہِ لِحاظَس منٛز جیسے کولڈٕ سٹور ٲے اسہِ یِم ییٚتہِ اسۍ پَنٕنۍ ژوٗنٛٹھۍ چھِ ہیکان سٹور کٔرِتھ بِالکُل فرٛٮ۪ش چھِ تِم روزان تَتھ یِمن کولڈٕ سٹورَن منٛز سٲنِس کَلچَرَس منٛز آے واریاہ زیادٕ ٹٮ۪کنِکَل اِنوویشنٕز مگر یِم سٲنۍ مَذہٕبی طور طٔریٖق چھ دیٖنی طور طٔریٖق چھ تِمن منٛز نہ چھُ ضوٚررَتھےٕ اِنوویشنَن ہٕنٛز ٹیکنیٖک ٹٮ۪کنالجی ہٕنٛز نہ چھِ تِمن منٛز آمژٕے کانٛہہ ٹٮ۪کنالوجِکَل اِنوویشٮ۪ن تِکیاز سُہ چھُ بِالکُل اَکھ آسان طٔریٖق آسٲنی سان یُس أسۍ پَنُن روز مَرَہ زندگی منٛز آسٲنی سان کٔرِتھ چھِ ہیکان